اسلام علیکُم حضرت کیٛاہ سا کٔر یہِ اٮ۪پلِکیشَن اوٚپُن أسۍ چھِ ہاوٕنۍ یہِ دٔہ مِنٹَن منٛز گژھِ ڈیٚلِؤری مگر وٕنہِ گٔے پَنٛداہ وُہ مِنَٹٕے گٔے أکے ہیٚتِنۍ پٕنٛژٕ مِنٹ گژھٕنۍ یارٕ یہِ کَر واتہِ ڈیٚلِؤری باے حظ چھُس تَنہٕ پٮ۪ٹھ پیاران پیٖزا پیوٗت اَکھ کھٮ۪مہاو یِم چھِ پیٖزا پیٖنَس پٮ۪ٹھ وَدناوان خبر اَتھ کیٛاہ کَرو ونۍ وَنہِ کٔمِس وَنو اَتھ چھِ کہتانۍ اَتھ نوٚوُے حِساب کِتابہ وَنان چھِ اَکھ ٹایم اَنان چھِ بیٚیِس ٹایمَس منٛز یوٗتاہ کیٛاہ عزابا گوٚو یارٕ یہِ چھُ آسان واتناوُن اگر کھٮ۪ن چیٖز چھُ یہِ چھُ آسان واتناوان ٹایمَس پٮ۪ٹھ پت کھٮ۪ن چیٖزس تہٕ کٔرِو یی تہٕ پتہٕ کیٛاہ پتہٕ کر کھٮ۪مو أسۍ ییٚتہِ ہٮ۪ژٕنۍ نِندٕر کھسٕنۍ چھا اِنسانَس شۄنٛگُن وۄنۍ کِنہٕ کھیوٚن تہِ چھُس کیٚنٛہہ فاقہٕ دِیا تۄہہِ چھُو نہٕ یارٕ احساسٕے أنِو جلدی